آ ؤنِو حظ اَہَن حظ آ اَسہِ چھِ تھوڑا پرٛابلِم تھوڑا چھِ مےٚ کَمرَس پرٛابلِم اَہَن حظ آ لگ بگ گوٚو اَکھ زٕ رٮ۪تھ ہِوِۍ آ دَگ چھِ تھوڑا چھِ دَگٕے باسان آ کَنٹِنیوٗ یہِ چھِ روزان کَنٹِنیوٗ منٛزٕ نہَ کَنٹِنیوٗ روزان دوا کھیٚیاو مگر فرق وَرق چھِنہٕ باسان مےٚ کیٚنٛہہ

نہَ نہَ تِم کٔرۍ نہٕ وُنہِ کیٚنٛہہ أمی ہَے گنٛڈیاو دوا وَوا کِہیٖنٛۍ نہٕ وُنہِ گٔیے یِتھٕے کٔنۍ دِژیاے نظرا اَمی آیہِ اَسہِ کوٚت چھُ یُن اَچھا آ

آ کٔژَن تانۍ چھِ تُہۍ آسان اَتہِ

آ ؤنِو حظ

سَنٛڈے دۄہ حظ اَسہِ چھِ حظ یہِ ایم آر آی وٮ۪م آر آی تِم کَتہِ کَرو وۅنۍ

اگر ہُمہِ آیہِ یورَے یِمو أسۍ ایٚکٕس رے ویٚکٕس رے کٔرِتھ

آ ٹھیٖک چھُ آ ٹھیٖک چھُ آ